یُس کشمیری لنٛگویج چھُ یہِ چھِ گژھان استعمال وٕنۍکٮ۪س کٔشیٖرِ ہٕنٛدِس رِجنس منٛز ہر کُنہِ جایہِ مگر اگر أسۍ وٕچھان چھِ اَمیُک یُس یہِ کٲشُر لنٛگویج چھِ یہِ چھِ گَژھان وارِیاہو طٔریٖقو ڈِفرنٛٹلی مٔختلِف طور استعمال اَڑٮ۪ن جاین ہٕنٛز پرٛونَنسیشَن چھِ اکھ تِم چھِ کَران وٲڈٕس الگ الگ استعمال تِمن ہٕنٛز میٖنِنٛگ چھِ الگ الگ استعمال گوٚو یہِ چھُ آسان رِجن رِجن ٹُہ رِجن ایرِیا ٹُہ ایرِیا چھِ یہِ تھوڑا آسان ڈِفرنٛٹ سورٕے چھُنہٕ آسان یہِ مختلِف تھوڑا تھوڑا کیٚنٛہہ وٲڈٕس چھِ آسان مختلف یَتھ منٛز یَتھ منٛز أسۍ وٕچھان چھِ یعنی کہِ اگر أسۍ وٕچھو أکِس رِجنِس منٛز چھُ وَنان کولڈ واٹرٛس چھِ وَنان تُرُن آب ییٚتہِ تہٕ أڑۍ یُس ییٚتُک ساوتھُک رِجن چھُ نارٕتھ چھُ وَنان تُرُن آب یُس ییٚتُک ساوُتھ رِجن چھُ تِم چھِ وَنان ہۄنٛدُر آب گوٚو یعنی کہِ یہِ چھِ مطلب یہِ چھُ میٖنِنٛگ دِوان دونوَے ہِشی تہٕ مگر یُس یہِ ووکیبلٔری چھِ پرٛونَنسیشَن چھِ یہِ چھِ تھوڑا آسان ڈِفرنٛٹ پانؤنۍ اکہِ رِجنہٕ پٮ۪ٹھٕ بیٚکِس رِجنس تام تہٕ یہِ چھِ وارِیاہو چھِ یہِ تھوڑا وارِیاہ چھِ یہِ تھوڑا مختلِف اگر أسۍ کُنہِ جاے چھِ وارِیاہ وٲڈٕس چھِ أسۍ تِم اگر أسۍ وَنان چھِ یعنی کہِ کٲنٛسہِ چھِ أسۍ وَنان یہِ چھُ گوٚمُت پاگل یعنی کہِ نارتھَس منٛز چھِ وَنان ہے یہِ چھُ پاگل گوٚمُت تہٕ اگر أسی وٕچھان چھِ ساوتھَس منٛز تِم چھِ وَنان ہے یہِ چھُ گوٚمُت باورٕ تہٕ یِتھَے کٔنۍ چھِ وارِیاہ وارِیاہ وٲڈ یعنی کہِ أسۍ چھِ وَنان یعنی کہِ ژۄچہِ وور تِم چھِ وَنان بیٛاکھ اکھ وٲڈ یعنی کہِ یِم کیٚنٛہہ وٲڈٕس چھِ ڈِفرنٛٹ آسان وارِیاہ وٲڈٕس چھِ ڈِفرنٛٹ پانؤنۍ اَکہِ رِجنہٕ پٮ۪ٹھٕ بیٚکہِ رِجنہٕ پٮ۪ٹھٕ مگر اگر أسۍ وٕچھان چھِ آلموسٹ نایِنٹی پٔرسنٛٹ وٲڈٕس چھِ آسان سیم کیٚنٛہہ وٲڈسَن ہُنٛد پرٛونَنسیشن چھِ آسان مطلب تِم چھِ اکہِ آے کَران پروننٕس تِمن ہُنٛد گرٛیمر چھُ آسان الگ تِمن ہٕنٛز ووکیبلٔری چھِ آسان الگ تہٕ یوٗزیج چھُ آسان کٮ۪نٛژھن وٲڈن ہٕنٛز دِفرنٛٹ نَتہٕ چھِ آسان آلموسٹ سیم یعنی کہِ یعنی کہِ اَور آل اگر أسۍ وٕچھو کشمیری لنٛگویج چھِ تھوڑا دِفرنٛٹ اَمِکۍ ڈایلٮ۪کٹٕس چھِ ڈِفرنٛٹ آسان اَکہِ رِجنہٕ پٮ۪ٹھٕ بیٚکہِ رِجنہٕ مگر انٛد ہٮ۪تھٕے چھِنہٕ آسان یہِ ٹوٹل ڈِفرنٛٹ مطلب کیٚنٛہہ کیٚنٛہہ وٲڈٕس چھِ آسان اَور آل تِمن ہُنٛد طٔریٖقہٕ تِمن ہُنٛد وَںُن چھُ آسان ڈِفرنٛٹ تِمن ہُنٛد گرٛیمر چھُ آسان ڈِفرںٛٹ مگر اَور آل چھُ آسان سورٕے اگر أسۍ وٕچھان چھِ آلموسٹ ناینٹی پٔرسنٛٹ چھِ آسان سیم تِمن ہٕنٛز پرٛونَنسیشَن تہِ سیم وٲڈٕس تہِ آسان سیم یوٗزیج چھِ آسان سیم مگر کیٚنٛہہ وٲڈٕسن ہٕنٛز چھِ آسان ییٚتہِ تھوڑا ڈِفرنٕس چھِ آسان تہٕ یِہوٚے چھُ تھوڑا اَکہِ رِجنہٕ پٮ۪ٹھ بیٚکہِ رِجنہٕ تہِ ڈِفرنٕس مطلب ہاوان چھِ ییٚتہِ یہِ